ییٚتٮ۪ن سانٮ۪ن ایریاہَن منٛز چھُ سٲری بَچہِ گِنٛدان وِنٛدان اَصٕل پٲٹھۍ تہٕ اَمہِ سۭتۍ چھُ گژھان کٲم مےٚ باسَان یِم یِم چھِ واریاہ مطلب اِنسانَس چھُ اِنسان سٕنٛدِس بٕتھۍسٕے پٮ۪ٹھ چھِ یِوان خوشی مطلب ییٚلہِ تہِ نیرِ سُکوٗل پَتہٕ چھِ تِم چھِ یِوان تِم چھِ وَتھان تہٕ گژھان گرٛاوُنٛڈس منٛزٕے گِنٛدنہِ کانٛہہ کِرکٹ چاہے آسہِ والی بال کیٚنٛہہ تہِ آسہِ فُٹ بال آسہِ کیٚنٛہہ تہِ آسَن تِم چھِ گژھان گِنٛدنہِ مطلب یہِ چھُ اکھ اِنٹَرٹینمٮ۪نٛٹُک ذٔریعہِ تہٕ اَمہِ سۭتۍ چھِ تِم وارِیاہ زیادٕ خوش روزان تِم چھِ اِنجاے کَران وارِیاہ زیادٕ تہٕ بیٚیہِ چھِ تِمَن ہُنٛد سٕٹرَس تہِ گَژھان رِلیٖف مطلب باقین کارن منٛز چھِنہٕ تِم لَگان کِہیٖنۍ باقین سونٛچان باقین چیٖزَن منٛز چھِنہٕ تِم سونٛچان کِہیٖنۍ تِم چھِ صِرِف أتھی کُن سونٛچان تہٕ تِمَن ہٕنٛز زِندگی چھِ روزان خوش حال تُہُنٛد صحت چھِ روزان بِلکُل ٹھیٖک تُہُنٛد مایِنٛڈ چھِ روزان بِلکُل ٹھیٖک